اسَلام َعلیکُم آ وعلیکُم سَلام ٹھیٖک چھُو صحت چھُو ٹھیٖک حظ الحمدُاللہ أسۍ حظ چھِ یوٗنُس حظ یوٗنُس احمَد چھُس تُہۍ چھُو حظ ساجَد حُسین اَ اَ أسۍ حظ چھِ سبزی دُکان حظ مےٚ حط بوٗز تۄہہِ چھُو یہِ تۄہہِ چھُو فارمنٛگ حظ کَران اَدٕ ٹھیٖک حظ اَسہِ حظ بوٗز تُہۍ چھُو کیٛاہ چھِ یَتھ وَنان فہٕ فارمنٛگ کَران اَسہِ حظ اوس أمی موٗجوٗب حظ کَراے فون اَسہِ اوس سبزی حظ رَٹٕنۍ تۄہہِ نِش تہٕ تُہۍ تۄہہِ تُہۍ کیٛاہ کیٛاہ حظ چھُو وۄبداوان مطلب ٲلوٕ رُوانٛگن ٹما یہِ کیٛاہ چھِ گنٛڈٕ شنٛڈٕ چھِو تُہۍ کیٛاہ کیٛاہ حظ چھُو وۄبداوان حظ ویسے ویسے حظ چھُ اَسہِ ٹھیٖک ٹھیٖک ویسے حظ چھُ اَسہِ پرٮ۪تھ کانٛہہ سبزی ضوٚرَتھ تہٕ اگر حظ أسۍ تۄہہِ وَنو اَسہِ تۄہہِ کٔرِو حظ سپلاے تۄہہِ سبزی أسۍ أسۍ حظ چھِ ڈیلی بیسس پٮ۪ٹھ سبزی کٕنان کُنہِ ساتن حظ چھِ دَہ کِلوٗ تہِ لگان باہ کِلوٗ تہِ أسۍ آسو تۄہہِ تٔمی حِساب آرڈر حظ دِوان پتہٕ اَدٕ ٹھیٖک حظ چھُ تیٚلہ حظ چھُ تیٚلہِ حظ چھُ کنفٲرٕے تیٚلہِ گَژھِ نَہ حظ دۄنٛکھٕ شۄنٛکھٕ لگُن حظ کیٚنٛہہ نہٕ کوٚروٕ اَسہِ تۄہہِ کنٛٹٮ۪کٹ حظ چَلو چَلو ٹھیٖک حظ تیٚلہِ ہٮ۪کو حظ تۄہہِ أسۍ تۄہہِ پٮ۪ٹھ بَروسہٕ کٔرِتھ تہٕ ہیٚکہِ وَ اَسہِ مال حظ سوٗزِتھ کُنہِ ساتہٕ حظ چھُ دَہ کِلوٗ باہ کِلوٗ تہِ تہٕ تمہِ ساتہٕ آسو نَہ حظ آرڈر دِوان تمے حِساب حظ اوکے سر اوکے سر